ہاں بولو وعلیکُم سلام آ ؤِنِو تۅہہِ کوٚت چھُ واتُن کوٚت چھُ اَسہِ واتُن اَچھا مُغل گارڈن کتٮ۪ن بَرابَر چھِو تُہۍ وُنکٮ۪س وُنکٮ۪س کتٮ۪ن بَرابَر چھِو تُہۍ مُغل گارڈن کٔتھ ہِوِس مُغل گارڈنس منٛز چھُو تۅہہِ گژھُن ییٚتہِ چھُنا اَسہِ واریاہ مُغل گارڈن تُہۍ کتھ مُغل گارڈن گژھِو وۅنۍ اَز اَچھا لال باغ مےٚ چھُ لال بازر واتُن ٹھیٖک چھُ بہٕ واتہٕ لال بازر تُہۍ کتٮ۪ن برابر چھِو وُِنکٮ۪ن یہِ کتٮ۪تھ بَرابَر چھُ ونُکٮ۪س یہِ کتھ یہِ کتھ ہِشہٕ مسجِد نِش چھُ اَسہِ واتُن مسجِد کۅس چھِ اتٮ۪ن مسجِد کوٚس ہِش چھِ اتٮ۪ن بیٚیہِ آ یہِ اَتٮ۪ن چھُناہ واریاہ ڈاکٹر اگر تُہۍ ڈاکٹر سُنٛد ناو ؤنۍہِیٖو نا پوٗرٕ ڈاکٹر کُس چھُ اتٮ۪ن تیٚلہِ واتہِ ہے نا اِنسان بَرابَر وۅنۍ کیٛاہ ڈاکٹر بنہِ تِمن تتٮ۪ن کُس ڈاکٹر چھُ بیٚیہِ کیٛاہ چھُ مسجِد اتٮ۪ن تۅہہِ ناو اگر تۅہہِ مےٚ مسجِدِ ہُنٛد ناو تہِ ؤنۍہیٖو سُہ روزِہا زیادٕ بہتر مسجِد ہُنٛد ناو ؤنِو مےٚ تُہۍ کَرِیو اَتٮ۪ن کٲنٛسہِ مولوٗم کیٛاہ چھُ